پانٛژھ نَمبر چھُو مےٚ یاد کَتھ یَتھ درمیان دَہَس تہٕ دَہَن لَچھَن درمیان گۄڈٕنیُکُے نمبر ہٮ۪کو أسۍ ؤنِتھ دَہ ساس بیٛاکھ ہٮ۪کوس أسۍ ؤنِتھ پَنٛداہ ساس بیٛاکھ نَمبَر ہٮ۪کوس أسۍ ؤنِتھ پانٛژھ نَمَتھ ساس بیٛاکھ نمبر ہٮ۪کوس أسۍ ڈاے لچھ زٕ زٕ لَچھ تہٕ پَنٛژاہ ساس گٔے تِمَے گٔے ڈاے لَچھ کہِ ژور نمبر بیٛاکھ نمبر ہٮ۪کوس ؤنِتھ أسۍ نَو لَچھ یِم گوٚو پوٗنٛژِم نمبر گوٚو یِہَن چھِ اَتھ پانٛژھ نۄمَے گٔے پانٛژھ نمبر